وعلیکُم السَلام آ بَس ٹھیٖک تُہۍ چھُ ٹھیٖک آ ٹٮ۪کٕسٹایل بِزنِس چھُ تہٕ آ أسۍ وۄنۍ سونٛچان مطلب وۄنۍ چھُکھ ژٕ پاٹنَر چھُکھٕے ژٕ مےٚ تہٕ بہٕ چھُس وَنان وۄنۍ کیٛاہ چھِ اَتھ وَنان أسۍ کَرو یہِ اٮ۪کٕسپٮ۪نٛڈ بیٚیِس ڈِسٹِرٛکَس منٛز ڈِسٹِرٛک بارہموٗلاہَس منٛز کَرو أسۍ یہِ اٮ۪کٕسپٮ۪نٛڈ آ بَڑٕ بَڑٕ بَڑٕ اَصٕل نفر مےٚ ٲسۍ تِم کُلیٖگ تہِ تہٕ تَتہِ تہِ چھُ مےٚ آ یِتھ پٲٹھۍ شاپ تہِ چھُ اٮ۪ویلیبٕل تہٕ آ سورُے جاے واے چھِ اَسہِ لوکیٹ کٔرمٕژ تہٕ أسۍ چھِ مٔزیٖد یَژھان مان ژٕ کیٛاہ چھِ اَتھ وَنان آ أسۍ تارو یہِ تور آ سُہ دِمہٕ بہٕ تۄہہِ تۄہہِ تۄہہِ کَرٕ بہٕ تَتِچ لوکیشَن تہِ سٮ۪نٛڈ بیٚیہِ ترٛاوٕ بہٕ تَتہِ یۄس جاے اَمہِ خٲطرٕ مُقرَر چھِ گٔمٕژ تَمیُک فوٹو گرٛاف تہِ ترٛاوٕ بہٕ توہہِ تُہۍ وٕچھِو پَتہٕ سُہ چھا ٹھیٖک اَدٕ کیٛاہ چلو السَلام علیکُم